ہیٚلو اَسلامُ علیکُم ٹھیٖک چھُو حظ آ اَصٕل پٲٹھۍ گرٕ بار چھا ٹھیٖک ؤنۍتو حظ مےٚ تُہۍ چھو میٹِنٛگ ویٹِنٛگ کٕنان کیٚنٛہہ اَچھا کٔژ قٕسٕم چھُو اَتہِ کیٛاہ کیٛاہ چھُ اَتہِ مےٚ حظ چھِ سِمپُلٕے فِلحال ضروٗرت

اَچھا اَچھا ایکسَل ویٚکسَل مخمَل چھِ آرِ کٲم وٲلۍ ما چھِ کیٚنٛہہ آرِ کٲم وٲلۍ کٔر اَسہِ پَردَن کٔروَل کٲم چھَ حظ کٔرِتھ کُنہِ اَچھا اَچھا قٲلیٖنَن چھِ کیٚنٛہہ ہُہ پُلینَن قٲلیٖن سفید چھِنا آسان پُلین قٲلیٖن تِمَن چھِ کیٚنٛہہ کٲم کٔرِتھ کامہِ اَچھا ٹھیٖک ریٹ کیٛاہ چھِا گَژھان یُس یہِ کٔروَل کامہِ ہُنٛد چھُ یہِ کوٗتاہ گَژھان چھِ اَچھا اَچھا شےٚ ہَتھ رۄپیہِ تَتھ حظ چھِنہٕ تیٖژاہ کٔروَل کٲم کٔرِتھ کیٚنٛہہ اَچھا

اَچھا اَچھا اَچھا اَتھٕ کامہِ ہُنٛد کوٗتاہ گژھان اَچھا اَکھ پردٕ چلو چلو یِم پُلین پَردٕ وَردٕ یِم کٔہۍ چھِ گَژھان اَچھا اَچھا اَچھا اَچھا اَچھا اَچھا ڈور مینٹہٕ چھِ حظ ڈور مینٹہٕ چلو چلو یِم کٔہۍ کیٛاہ گژھان ریٹھاہ ویٹھاہ یِمَن اَچھا اَچھا چلو یِم پُلین شیٖٹ چھِ حظ اَز یِوان پرٛٲنۍ ہِوۍ یِم ڈِزاین ٲسۍ یِوان

چلو چلو ٹھیٖک اَچھا اَز چھِ نہَ حظ تِم نیٚٹٕکۍ جالِیٚو پَردٕ آمٕتۍ تِم چھُو تۄہہِ

چلو ٹھیٖک حظ چھُ وایِٹ چھِ حظ اَتھ منٛز کیٚنٛہہ اَتہِ چلو ٹھیٖک حظ